وعلیکُم اسلام تُہی چھِو حظ ٹھیٖک اَصٕل پٲٹھۍ تۄہہِ چِٹھۍ أنۍوٕ تہٕ دِہِو تُہۍ چِٹھۍ یوٚرکُن تہٕ کیٛاہ دٔلیٖل چھِ تۄہہِ

اَکھ مِنَٹ رُکِو تُہۍ آ تۄہہِ چھُ یِم ٹیٚسٹہٕ ویٚسٹہٕ تُہۍ آییوٕ برٛونٛہہ تہِ اَکہِ لَٹہِ یور تَمہِ وِزِ تہِ ٲسوٕ تۄہہِ یٖی پرٛابلِم مےٚ دِژیٚومَو تۄہہِ ٹیٚسٹہٕ ویٚسٹہٕ یہِ بُلَڈ ٹیٚسٹہٕ یِم کَرنایو تۄہہِ اچھا تُہۍ تُہۍ دِیِو یِمن ٹیٚسٹَن ہُنٛد رِپوٹ یوٚرکُن بہٕ وُچھٕ کیٛاہ درٛامُت آسہٕ تہٕ اے کیٛاہ اَکھ سیٚکَنٛڈ تُہۍ کٔرِو صَبٕر یِتھٕے کٔنۍ تہٕ بہٕ وَنہو اَکھ سیٚکنٛڈ رُکِو تُہۍ مَگر خوٗن چھُ تۄہہِ واریاہ کَم شےٚ پوایِنٛٹ چھُ تۄہہِ خوٗن تۄہہِ چھَو پتاہ اَکھ اکھ چھُ تُہۍ پوٚرمُت پٔرۍمٕتۍ تہٕ أکِس یہِ ایٚڈَلٹَس کوٗتاہ خوٗن گَژھِ آسُن باہ پوایِنٛٹ گَژھن تۄہہِ چھُ شےٚ پوایِنٛٹ خوٗن تُہۍ چھِوا کھیٚوان چیٚوان اَصٕل پٲٹھۍ گَرِ مگر وُچھِو تۄہہِ چھُ وُنکٮیٚن چھِ تُہۍ پَران وَران پَرنُک بور تہِ چھُ تۄہہِ گَرِ تہِ چھِ آسان کامہِ کَرنہِ یا اَز چھُ تاپھ واپھ تہِ تۄہہِ اَصٕل پٲٹھۍ کھیٚوان وِیٚوان آ کیٛازکہِ یہِ چھِ گَژھان پتہٕ پرٛابلِم تُہۍ چھِو سکوٗل وکوٗل گَژھان آ تَوَے چھَسو بہٕ تۄہہِ وَنان تُہۍ ٲسِو اَصٕل پٲٹھیٚن کیٚنٛہہ چھُو نہٕ پَرواے بہٕ دِمو تۄہہِ طاقتی دَوا یِہَے ٲسِو تُہی کھیٚوان آ دۅہَس دۄیہِ لَٹہِ ترٛیٚیہِ لَٹہِ تہٕ بیٚیہِ ٲسِو تُہۍ کھیٚوان چیٚوان اَصٕل پٲٹھۍ دال زِ میٚوٕ شَوٕ سورُے کیٚنٛہہ تہٕ بَتہٕ وَتہٕ تہِ ٲسِو تُہۍ اَصٕل پٲٹھۍ نِوان تہٕ مین چیٖز چھُ طاقتی چیٖز کھیٚنۍ یِمن منٛز وِٹامِنٛز پرٛوٹیٖنٛز ووٹیٖنٛز آسان یِم چیٖز ٲسِو تُہۍ سٲری کھیٚوان تاکہِ تۄہہِ روزِ صحت بِِلکُل ٹھیٖک یہِ چھُ ییٚمہِ سۭتۍ یِِوان تُہۍ ما چھِ کھیٚوانٕے اَصٕل پٲٹھۍ کیٛازکہِ خوٗن چھُ تۄہہِ واریاہ زیادٕ کَم تہٕ وارٕ چھُ تۅہہِ وُچھُن یہِ چھُ تٔہٕنٛدی تَلہٕ تُہۍ چھِ سَفیٖد تہٕ اَمہِ سۭتۍ چھُ تَرَن سَمٕج کہِ یُس زیادٕ سفیٖد ہن سُہ چھُ تمِٔس چھُ خوٗن آسان واریاہ زیادٕ کَم تہٕ یوٚرٕ چھُ تۄہہِ چَکر امہِ سۭتۍ رُکِو تۄہہِ پتہٕ چکر وَکر یِم میٚوٕ شَوٕ دٲن گازرِ ٲسِو تُہۍ کھیٚوان بیٚیہِ دیُت مَو مےٚ تۄہہِ یہِ دَوا لیٖکھِت یہِ تہِ ٲسِو تُہۍ ٹایِمَس پیٚٹھ دَوا شَوا نِوان تہٕ آ یِم آ بیٚیہِ چھُ یہِ طاقتی دَوا امہِ سۭتۍ ییٖوٕ بیٚیہِ چھُ یہِ مٲل پھیٚرنُک دَوا امہِ سۭتۍ یِیٖوٕ تۄہہِ مٲل وٲل تہِ اَصٕل پٲٹھۍ تہٕ تُہۍ ییٖزیٚو ہَفتہٕ باد یِیِو تُہۍ بیٚیہِ تَمہِ دۄہ کَرٕ بہٕ بیٚیہِ دِمہٕ بہٕ تۄہہِ نَظر وَظر تہٕ توٚتام چھُ نہٕ کِہیٖنٛۍ تہِ توٚتام روٗزِو تُہۍ بِلکُل ٹھیٖک گابرنٕچ چھَ نہٕ کانٛہہ کَتھ یہِ چھُ اَمی سۭتۍ آ کیٚنٛہہ چھُنہٕ پَرواے ہَفتہٕ باد یِنو تُہۍ بیٚیہِ تَمہِ دۄہ دِمہٕ بہٕ بیٚیہِ نظر توٚتام اگر تۄہہِ یہِ بَرابر کٔرِو نا فالوٗ یُس مےٚ تۅہہِ دوا دیُتمو تہٕ یہِ تۄہہِ مےٚ ووٚنمَو تہٕ دَوا چھُو تۄہہِ ترٛیٚیہِ لَٹہِ یہِ تھوٚومَو مےٚ لیٖکھِت کِتھٕ کٔنۍ چھُ تۄہہِ دَوا کھیٚون یِتھٕے کٔنۍ چھُ تۄہہِ دَوا وَوا کھیٚون تہٕ بیٚیہِ آ یِتھٕے کٔنۍ سبزی وَبزی تہِ ٲسِو اَصٕل پٲٹھۍ کھیٚوان بتہٕ وَتہٕ اَصٕل پٲٹھۍ آ دٲن کیلہٕ آ گازرِ چھُ یِم سٲری چیٖز ٲسِو تُہۍ کھیٚوان تاکہِ خوٗن بَڈیٚو تۄہہِ بیٚیہِ آ چَلو ہَفتہٕ باد ییٖزیٚو تُہۍ تَمی دۄہ وُچھَو أسۍ اَدٕ کیٛاہ چَلو اَدٕ کیٛاہ شُک